پانٛژھ اِنٹَرنیشنَل سِٹیٖز یَتھ منٛز گۄڈٕنِکِس نَمبرَس پٮ۪ٹھ چھِ یِوان دُبے دۄیمِس نَمبرَس پٮ۪ٹھ چھِ یِوان پیرَس ترٛیٚمِس نَمبرَس پٮ۪ٹھ چھِ یِوان لَندَن ژوٗرمِس نَمبرَس پٮ۪ٹھ ہَسا چھِ یِوان اِستانبُل پانٛژمِس نَمبرَس پٮ۪ٹھ چھِ یِوان واٹِکَن سِٹی یِم ہَسا چھِ پانٛژھ اِنٹَرنیشنَل سِٹیٖز یِم ہَسا مےٚ یاد آسہٕ